کٔشیٖرِ منٛز چھِ یُس زَن ٹرٛٮ۪ڈِشَن چھِ فُڈَس رِلیٹٕڈ سُہ چھِ وازوان یُس وازوان چھِ آسان سُہ چھِ آسان ضٔروٗری بَناوُن اَسہِ یُتھُے خانٛدَر آسہِ تَتھ خٲطرٕ چھِ پٮ۪وان ضٔروٗری وازوان بَناوُن وازوانَس منٛز چھِ آسسن ڈِفرَنٛٹ ٹایپس یِم ڈِشہِ أسۍ بَناوان واریاہ ٹایپ واریاہ ٹایپچہِ ڈِشہِ تِم چھِ أسۍ سٔرو کَران یُتھُے سٲلِم سمان چھِ پَتہٕ چھِ أسۍ تِم سٔرٕو کَران پَتہٕ چھِ دِوان ترٛامہِ منٛز ترٛامہِ منٛز چھِ آسان ترٛامٮ۪ن پٮ۪ٹھ چھِ بیٚہوان ژور نفر یا تہٕ آسَن تِم پَنٕںۍ یا تہٕ آسَن رِشتہٕ دار یا تہٕ آسَن اَکھ أکِس زانان کِہیٖنۍ تِمَن چھِ أسۍ تھاوان أکِس تِم چھِ تِمَن چھِ دِوان ترٛامہِ منٛز بَتہٕ ژۄن ژۄن نفرَن اِکوَٹے یُتھُے ترٛامہِ یُتھُے ترٛٲم چھِ پَتھَر ترٛاوان ترٛامہِ پٮ۪ٹھ چھِ آسان سارنٕے کھۄتہٕ برونٛہہ میٚتھ چھِ آسان کَباب چھِ آسان تَبَکھ ماز چھِ آسان دَنہِ پھوٚل چھِ آسان بیٚیہِ چھِ آسان کۄکَر کۄکَر تان تَتھ پٮ۪ٹھ یُتھُے سُہ مَکلہِ تمہِ پَتَن چھِ أسۍ تمہِ پَتہٕ چھِ وازٕ یِوان وازٕ چھِ تُلان تہٕ کَران سٔرٕو رِستہٕ یُتھُے رِستہٕ پَتہٕ ما یی پَتہٕ وازٕ بیٚیہِ کَرِ سٔرٕو یا تہِ کَرِ روغن جوش یا تہِ کَرِ مرژٕوانٛگَن کوٚرمہٕ یا تہِ کَرِ ژامَن یا کَرِ بیٚیہِ کانٛہہ ناٹہِ پھوٚل کَرِ سٔرٕو سُہ تہِ یُتھُے مۄکلاوِ تہٕ پَتہٕ یِتھٕے یِتھٕے کینٛہہ لاسٹَس چھِ کَران سُہ ترٛامہِ پٮ۪ٹھ چھِ لاسٹَس کَران أسۍ گۄشتاب سٔرٕو گۄشتاب تہِ یُتھُے مۄکلہِ گۄشتاب یُتھُے مۄکلہِ تہٕ مۄکلیٛو گوٚو مۄکلے سورُے وازوان تٔمۍ پَتہٕ چھِ یِم زَن وا یِم زَن سٲلِم چھِ آسان یِم تور سالَس چھِ آسان آمٕتۍ تِم چھِ یا تہٕ نِن تِم گَرٕ یا تہٕ کھٮ۪ن تٔتھۍ ترٛامہِ پٮ۪ٹھٕے سُہ وازوان یُس زَن وازوان چھِ سُہ چھِ واریاہ محنتہٕ سان یِوان بَناونہٕ وازَن چھِ گژھان خاک سُہ بَناوان بَناوان تِم چھِ آسان راتَس ہُشارَے مٲنٛزِ رٲژ دۄہ چھِ آسان تِم راتَس آسان ہُشارے تہٕ پَتہٕ چھِ سٔرٕو کَران سُہ ییٚنہِ والیُک دۄہ اَصٕل پٲٹھۍ وازوان چھِ تِم چھِ آسان بِچٲرۍ راتَس ماز دَگان رَنان بَتہٕ رَنان سیُن رَنان تھاوان سورُے تیار کٔرِتھ تاکہِ یُس زَن یُتھُے پیٚیہِ تہٕ تِمَن ییٚنہِ والہِ دۄہ تِمَن سٔرٕو آسہِ کَرُن تِمَن گژھِ نہٕ کٕہٕنۍ تہِ ڈِفکَلٹی یِنۍ یُتھُے وازوان مۄکلیو وٕنۍ چھُو وٕنۍ چھِ یہِ سوٗپَرسِٹِشَنٕز یُس وَنان چھِ یُس أسۍ فالو چھِ کَران کُکِنٛگ منٛز سُہ گوٚو یُس زَنہٕ وازوان چھِ سُہ گژھِ اَسہِ ضٔروٗری یُن ترٛاموٗ زَن بانہٕ چھِ آسان دِگچہِ چھِ آسان تِمنٕے منٛز گژھِ سُہ ضٔروٗری یُن فالو کَرنہٕ کیٛازِکہِ أسۍ چھِ یِم ییٚتہِ چھِ یِوان ماننہٕ کہِ اگر نہٕ اَتھ منٛز أسۍ رَںو یہِ کِہیٖنۍ یِم گژھِ وازوان باسہِ گژھِ نہٕ اَصٕل کِہیٖنۍ تَتھ گژھِ نہٕ مَزٕ کِہیٖنۍ تہِ اِسلیے چھِ أسۍ ضٔروٗری کَران سُہ ایٚتھی منٛز رَنان وازٕ بانہٕ نِوان زَنہٕ یعنے کہِ ترٛاموٗ بانہٕ نٕے منٛز بیٚیہِ یُس زَن أسۍ وازوان چھِ سُہ چھِ أسۍ کَران دَستر مطلب یُتھُے أسۍ کینٛہہ تہِ مطلب کینٛہہ کھٮ۪مو وٮ۪مو یا کھٮ۪مو رَنو أسۍ چھِ ضٔروٗری ترٛاوان گۄڈٕ دَستَرخان تمہِ بدلہٕ کھٮ۪مو أسۍ تٔتھی پٮ۪ٹھ بَتہٕ بیٚیہِ بَتہٕ کھٮ۪نہٕ برونٛٹھ چھِ أسۍ دٔچھنہِ دٔچھُن اَتھٕ چھَلان بیٚیہِ چھِ أسۍ ہمیشہِ دٔچھنہِ اَتھٕ سۭتی بَتہٕ کھٮ۪وان کیٛازِ أسۍ ہٮ۪کو نہٕ کھوورِ اَتھٕ سۭتۍ بَتہٕ کھٮ۪تھ کِہیٖنۍ تہِ یہِ چھِ واریاہ زیادٕ گۄناہ یِوان سٲنِس مذہَبَس منٛز ماننہٕ بیٚیہِ یُتھُے اَسہِ مۄکلیو بیٚیہِ چھِ أسۍ یِم زیادٕتَر کھٮ۪وان پَتھَر بَتہٕ أسۍ چھِنہٕ کھٮ۪وان گۄڈٕ ڈاینِنٛگ ٹیبٕل واینِنٛگ ٹیبلَس پٮ۪ٹھ بَتہٕ کِہیٖنۍ تہِ کیٛازِکہِ یہِ چھِنہٕ یِوان یہِ چھِنہٕ یِوان سانہِ مذہَبَس منٛز ٹھیٖک ماننہٕ کِہیٖنۍ کہِ أسۍ کھٮ۪مو ڈاینِنٛگ ٹیبلَس پٮ۪ٹھ بَتہٕ بیٚیہِ چھِ أسۍ بیٚیہِ چھِ أسۍ کھٮ۪وان بَتہٕ اِکوَٹَے أسۍ چھِنہٕ الگ الگ کھٮ۪وان بَتہٕ کِہیٖنۍ تہِ بیٚیہِ بَتہٕ کھٮ۪نہٕ برونٛٹھ چھِ أسۍ پَران ہمیشہِ بِسمہِ اللہ یُتھُے بَتہٕ مۄکلاوَو کھٮ۪تھ پَران چھِ الحمدُاللہ کیٛازِکہِ اگر أسۍ بِسمہِ اللہ پرو تیٚلہِ چھِ أسۍ یِوان أسۍ چھِ مانان کہِ یُس زَن بَتہٕ چھِ سُہ چھِنہٕ سُہ چھِنہٕ گژھان اَصٕل پٲٹھۍ یِوان کھٮ۪نہٕ کِہیٖنۍ تہِ بیٚیہِ یِم یُتھُے بَتہٕ مۄکلاوَو کھٮ۪تھ أسۍ چھِ کران الحمدُاللہ بیٚیہِ چھِ یِوان سٲنِس منٛز أسۍ زَن ہَرکانٛہہ کانٛہہ تہِ چیٖز چاہے کھٮ۪مو یا چَمو تیٚلہِ گٔژھ ہمیشہِ کھٮ۪نۍ دٔچھنہِ اَتھٕ سۭتۍ